کینٛہہ فوٹو گراف چھَس نہٕ بہٕ ایٚڈِٹ کَران کینٛہہ کینٛہہ چھِ پیٚوان ایٚڈِٹ اَوٕ مۄکھَن کَرٕنۍ کیازکہِ کُنہ جایہِ چھُ آسان اَسہِ مَطلَب تھوڑا سا کراپ کَرُن کُنہ ساتہٕ چھُ ایٚکسپوجَر آسان بَڑاوُن کُنہ ساتہٕ چھُ آسان اَسہِ تھوڑا سا مَطلَب ایٚڈِٹِنٛگ چھِ ضوٚروٗری آسان فوٹووَس خٲطرٕ